گۄڈٕنیٚتھٕے حظ چھُس بہٕ صُبحن وۄتھان سُلے فجر نماز چھُس بہٕ مَسجِد مَنٛز اَدا کَران پَتہٕ چھُس بہٕ نیران مارنِنٛگ واک خٲطرٕ یوٚتانۍ تھوڑا گاش چھُ یِوان اور اَتہِ چھُس بہٕ رَٹان ژوٚٹ واتان پَننہِ فیملی مَنٛز واپَس چیٚوان چھُس بہٕ چاے گَرکٮ۪ن سۭتۍ کتھ باتھ وَتھ باتھ کَران ضروریاتہِ زِنٛدگی مُتعلِق تھوڑا بہت کتھ باتھ اَتہٕ حظ چھُس بہٕ وۄتھان گَژھان چھُس بہٕ پَننِس باغَس مَنٛز دِوان تَتہِ نَظَر اَتہِ مہَ چھِ کانٛہہ کٲم پیٚنڈِنٛگ یا بیٚیہِ کینٛہہ کٲم مہَ چھ پینٛڈِنٛگ امہِ پَتہٕ چھُس بہٕ کَران حظ کٲم دِوان چھُس بہٕ سٲرسٕے زٕ ترٛےٚ باغ چھِ اَسہ تِمَن چھُس بہٕ نَظَر دِوان تورٕ چھُس بہٕ یِوان گَرٕ بہٕ چھُس وٕچھان گَرٕ مہَ چھِ کانٛہہ کٲم اَگَر نہٕ مےٚ گَرٕ کٲم کانٛہہ ٲسۍ تیٚلہِ چھُس بہٕ گَژھان اَگَر کِرکَٹ آسہِ کُنہ شایہِ گِنٛدان یا والی بال آسن کُنہ جایہِ گِنٛدان تیٚلہِ چھُس بہٕ دُپہارَن تام تی کَران باقٕے خاص نہٕ کینٛہہ یوٚتامَتھ نہٕ کٲم چھِ آسان کینٛہہ

ییٚلہِ تۄہہِ مےٚ ووٚنو اَگَر کٲم آسہِ تہٕ تیٚلہِ چھِ پَیی کِرکَٹ وِرکَٹ اَگَر بہٕ گِنٛدٕ تیٚلہِ چھُس بہٕ تورٕ یِوان گَرٕ چھ سران وان کَران اصل پٲٹھۍ امہ پَتہٕ چھِ أسۍ کَران عصر نماز ادا یہِ حظ ظہر نماز ادا تمہ پَتہٕ چھ أسۍ ظہر نماز ادا کٔرِتھ گَرٕ واتان گَرکٮ۪ن مَنٛز چھِ بیٚہوان بَتہٕ میوٚنٛڈ کھیٚوان اَتے چھُ تھوڑا لَکٹ لَکٹِس پَہرَس کمی کینٛہہ ٹایمہٕ خٲطرٕ نِندرِ پَہرہ کَران یُتھ تھوڑا دٮ۪ماغ فریٚش ہیٚو گَژھِ پَتہٕ چھِ وٕچھان گَرٕکۍ مہَ دِن کٲم کینٛہہ کینٛہہ مہَ آسہِ اَنُن وَنُن مارکیٚٹَس کُن دِوان نَظرہ اورٕ مہَ آسہِ کانٛہہ اَنُن یار دوس زٕ ژور سَمکھان تِمَن سۭتۍ کتھ باتھ کَران بیٚہوان بَس بیٚیہِ نہٕ خاص کِہیٖنۍ کھیٚنَس مَنٛز حظ چھِ واریاہ چیٖز اَگَر أسۍ گَرِ کَرو کتھ گَرِ چھِ مےٚ ٹَماٹَر تہٕ ژامَن گَژھان پَسَنٛد نیٚبَر چھِ نیران ماز تُجہ چھِ آسان پَکوڑٕ چھِ آسان سَموس چھِ آسان بیٚیہِ کینٛہہ واریاہ چیٖز چھِ آسان یِم نہٕ اِنسان وۄنۍ سٲری ہیٚکہِ نہٕ ؤنِتھ وۄنۍ ؤنِو تۄہہِ مےٚ زٕ ژور یِم چھِ اَگَر کُنہ ساتہٕ پیٚو مٲلہَ تیٚلہِ چھِ یِمے چیٖز کھیٚوان نیٚبرٕ گیمَن مَنٛز حظ زیادٕ چھُ کِرکَٹٕے عام ییٚتہِ سٲنِس یتھ ماحولَس مَنٛز تہٕ ییٚتہِ چھِ زیادٕ کِرکَٹٕے گِنٛدان وۄنۍ چھِ دۄہ کھۄتہٕ دۄہ یِم نیے شُرۍ چھِ ٲمٕتۍ یِم چھِ فُٹ بال والی بال یا ہاکی یِم چھِ واریاہ کینٛہہ گیمہِ گِنٛدان مگر أسۍ چھِ خٲلی کِرکَٹَس کُن کَران کِرکَٹَس مَنٛز حظ چھُ مےٚ زِ ترٛےٚ پٕلیر پَسَنٛد تمو مَنٛز چھُ اکھ اے بی ڈولرس ساوُتھ اَفریٖکہ ہُک تہٕ بیٚیہِ چھُ بیٹسمین روہِت شَرما بولَر حظ چھُ مےٚ پَسَنٛد گَژھان اَکُے سُہ گوٚو ڈیل سٹین

وُچھِو حظ بوے بیٚنہِ تِم چھِ پَننِس ضروریات زِندگی سۭتۍ تِم چھِ پَننہِ زِنٛدگی مَنٛز مَست تِمَن چھُ نہٕ اتھ کُن گیمَن کُن خاص آ یِم مےٚ وۄنۍ بَچہٕ چھِ تِم چھِنہٕ وٕنہٕ زیاد بٔڑ کینٛہہ تِم چھِ لَکٹی تِم چھِ اِنڈور گیمہٕ گِنٛدان زیادٕ مَطلَب تِمَن چھِ کینٛہہ ٹاے أنِتھ تِم چھِ گَرِ تِمنٕے گِنٛدان وٕنہِ چھِنہٕ تِم مَطلَب کِرکَٹَس وٕنہ گِنٛدان تِمَن چھَ نہٕ ایج تہٕ وٕنہ کِرکَٹ گِنٛدنٕچ تِم چھِ اِنڈور گیمے زیاد گِنٛدان وٕچھِو حظ مٲلِس ماجہِ چھ پَرؤرِش چھِ مٲلِس ماجہِ تام فون یُس چھُ یہِ چھَو تۄہہ پانَس تہِ پَتاہ یہِ چھُ یا بِگاڑِ یہِ یا سُدارِ یہِ یمیُک یوٗز چھُ پیٚوان اَسہِ اصل پٲٹھۍ کَرُن بَچَس چھُ دِیُن فون یہِ چھُ نہٕ نہٕ بہٕ وَنان بَچَن چھُ نہٕ ییٚلہِ ٹایِم واتہِ بَچَس چھُ فون دِیُن مَگَر سۭتۍ سۭتۍ چھُ یِتہٕ تھاوُن دھیان بَچہٕ مہَ چھُ امہِ فونُک غَلَط اِستعمال کَران تکیاز یوٗتاہ اتھ فٲیِدٕ چھُ تیوٗتاہ چھُ اتھ نۄقصان تہِ

بِلکُل بِلکُل حظ مٲلِس ماجہٕ چھُ یہِ حَق آسان شُرِس نَظَر تھاوٕنۍ شُر سٕنٛز پَرؤرش تکیاز مٲلۍ ماجہِ یُتھ پَرؤرش کِرِ شُرِس تیُتھٕے بَنہِ شُر یُتھٕے سُکول پٮ۪ٹھِ چھِ شُر تِم چھِ لیٹٕے یِوان سُکول پٮ۪ٹھ تہٕ شامَن اَگَر مےٚ ٹایم آسہِ اَگر نہٕ بہٕ آوُر آسہٕ کینٛہہ تیٚلہِ چھُس بہٕ تِمَن وٕچھان یِم کیاہ چھِ کَران یِم کِژھ پراگرس چھِ سُکولَس مَنٛز کَران تِہِنٛدن ٹیٖچرَن چھُس بہٕ پرژھان یِم کیُتھ چھِ سُکولَس مَنٛز کَران حالانٛکہِ اَگر مےٚ پانَس ٹایم میلہِ تیٚلہِ چھُس بہٕ تِمَن پانہٕ سُکول سۭتۍ گَژھان تَتہِ کَران تِہُنٛد چَیٚک یُہُنٛد ووتھُن بِہُن یِم چھا سُکولَس مَنٛز ڈِسپلن تھاوان کِنہ نہَ تورٕ یِتھ چھُ سَکھ بہٕ پَرناوان مَنٛز مَنٛز تہٕ زیادٕ چھِ تِمَن مَدرٕے پَرناوان شامَس کرکٹ عَلاوٕ حظ چھنہٕ مےٚ خاص کِہیٖنۍ خاص چھُ یی اَگَر باغَس واغَس مَنٛز دِوان نَظرہ تَتہِ وٕچھان یِمنٕے کُلٮ۪ن مہَ چھُ کینٛہہ کمی پیٖشی یمنٕے ہٕنٛز کمی پیٖشی کَران دوٗر بَس باقٕے خاص نہٕ کِہیٖنۍ اَہن حظ فارمَر ہے چھِ ہے شُکُر شُکُر حظ خۄدایَس کُن خۄش چھِ ضرور حظ بلکل خۄش چھِ اللہ تعالیٰ ہَن چھُ یہے روزگار تھومت أتھۍ پٮ۪ٹھ أتھ مَنٛز گَژھِ خۄش روزُن تہٕ أسۍ چھِ اَلحَمدُ لِلہ واریاہ خۄش أتھ مَنٛز تکیاز پَنُن گَرٕ چھُ اتھ پٮ۪ٹھ اَسہِ پَکان اصل پٲٹھۍ